ہیٚلو اَسلام علیکُم ہاں ٹھیٖک تۄہہِ چھِوا ٹھیٖک تُہۍ چھِوا فیزان اَہَن حظ ٹھیٖک یِم تِم کیمرا لاگان چھِ اَسہِ حظ کیمرا لاگٕنۍ آ سُہ چھُ ژور پور بِلڈِنٛگ تہٕ تَتھ چھِ روٗم پانٛژھ ترٕٛہ مےٚ چھِ مےٚ چھِ لاگٕنۍ سَراوڈِنٛگَس ہٮ۪تھ لگ بھگ نِیر ایباوُٹ چھِ لاگٕنۍ آ فوٹی فایو پانٛژھ تٲجۍ آ لایِو چھُ لاگن بیٚیہِ گژھِ آسٕنۍ سِٹوریج وَن کے بی

دۅن ؤرۍیَن ہُنٛد بوتھ

ٹھیٖک ٹھیٖک تِم تَمہِ بۅن گَژھِ نا کِہیٖنٛۍ ٹھیٖک ٹھیٖک یہِ چھِ بیٚسٹ کوالٹی یِوان نا ٹھیٖک ٹھیٖک

اَ اَسہِ چھُ ایڈرَس یہِ راج باغ کُرسوٗ اَوا آ یہِ چھُ کوچِنٛگ سینٛٹرَس لاگُن تہٕ تُہۍ کَر چھِو یلہٕ ٹھیٖک ٹھیٖک آ وَن ٹی بی تُہۍ ییٖزیٚو وۅنۍ یہِ حظ نا اَمہِ برٛونٛٹھ کَراو اَسہِ اکھ سُہ آیاوٕے نہٕ وۅنۍ ییٖزیٚو ضروٗری آ چلو اَسا بِہو